ہیٚلو اسلام وعلیکُم تُہۍ چھِو حظ یہِ باغ ہٮ۪وان کٕنان اَسہِ حظ آسہٕ ژوٗنٛٹھۍ پیٚٹہِ زٕ ترٛےٚ ہَتھ اگر تُہۍ تِم ہیٚہیٛوٗ بیٚیہِ ؤنۍہِیٛوٗ اَسہِ کۭژاہ ریٹ دِیِو چلو شُکریہ